بہٕ چھُس روزان ڈِسٹٕرک کُپواراہَس منٛز کُپوارا پراپَر ہَسا چھُس بہٕ روزان ٹاونَس منٛز ہَسا چھُس بہٕ روزان یہِ ہسا چھُ سُہ مَطلَب کُپوارا اَڈٕ یِتھ منٛز ہَسا چھِ اَسہِ پرٛتھ ساتہٕ ییٚمہِ ساتہٕ تہِ اَسہِ کُنہِ تہِ ٹایمہٕ ہَسا چھِ آسان گٲڑۍ ضروٗرت تَمہِ ساتہٕ ہَسا چھِ اَسہِ بَنان اَسہِ ہَسا چھُ آٹوٗ کیبٕس تہِ بَنان آٹوٗ تہِ چھِ اَسہِ بَنان تہٕ ییٚمہِ کِنۍ کُنہِ تہِ ٹایمہٕ أسۍ ہَسا چھِ سرینَگر پیٹھ یِوان لیٹ ہَسا چھُ گژھان ییٚمہِ ساتہٕ دَہ بَجے کاہ بَجے مَطلَب راتچہِ دَہہِ یا کاہ باہ بَجے بٲگۍ ہَسا چھِ اَسہِ واتان گَرٕ تَمہِ ساتہٕ ہَسا یہِ پَنٕنِس اَڈَس منٛز بَنان پرٛتھ کانٛہہ گٲڑۍ ہَسا بَنان آٹوٗ تہِ بَنان تہٕ بیٚیہِ ہَسا چھُ سوٗمو تہِ بَنان اَسہِ ہَسا چھِنہٕ کانٛہہ تہِ مُشکِل گَژھان اَتھ ٹایمہِ بیٚیہِ ہَسا چھُ کۅپوارا سُہ ڈِسٹٕرک یِتھ منٛز مَطلَب پرٛتھ ساتہٕ ہَسا چھِ گٲڑۍ بَنان بیٚیہِ ہَسا تَمام روٗٹَن ہَسا چھِ گٲڑۍ واتان ییٚمہِ کِنۍ اَسہِ سٔہ روڈ تہِ چھُ ٹھیک ییٚتہِ کُپوارا پٮ۪ٹھ کُنہِ تہِ وِلیجَس منٛز کُنہِ تہِ گامَس منٛز آسہِ اَسہِ گَژھُن اَسہِ ہَسا چھُ روڈٕے اَمے سٍتۍ ہَسا چھِ اَسہِ ییٚتہِ تھوٚومُت مطلَب یِمہٕ ہَسا اَسہِ مطلَب سوٗموٗ سِٹینٛڈَس یا بَس سِٹینٛڈَس یُس ہَسا چھ زیُٹھ تِمے ہَسا چھِ تِمو مَطلَب راتَس خٲطرٕ ہَسا چھُنہِ تھوٚومُت اَلَگ سٔروِس ییٚمہِ سٍتۍ ہَسا کانٛہہ تہِ لیٹ اورٕ یِیہِ کانٛہہ سُہ ہَسا ہٮ۪کہِ پَنُن گَرٕ وٲتِتھ ییٚتہِ ہَسا چھِ ایٚویلیبٔل بَنان اَسہِ پرٛتھ کانٛہہ گٲڑۍ ہَسا چھِ ییٚتہِ بَنان اَسہِ راتَس ایٚویلیبٔل یہِ ہاسا چھُ وارِیاہ ڈیولیپُڈ ڈِسٹٕرک تہٕ ییٚمہِ کِنۍ اَسہِ کانٛہہ تہِ پرٛابلِم چھَنہٕ گَژھان بیٚیہِ ہَسا چھِ یِوان یہِ جَن مَطلَب جَنگَلَس منٛز یہِ ایرِیا ییٚمہِ سٍتۍ ہَسا چھِ روزان یِم ڈارِ جَنگلَن مَطلَب مَطلَب سہٕہ مَطلَب یہِ جانوَرَن ہُنٛد ہَسا چھُ روزان ڈر تَمہِ سٍتۍ ہَسا چھِنہٕ کانٛہہ پرٛابلِم گَژھان اَسہِ ہَسا چھِ گٲڑۍ واتاں بَرابَر گَرٕ ژِیرۍ ہَسا چھِ أسۍ واتان ییٚمہِ سٍتۍ اَسہِ کانٛہہ پرٛابلِم چھِنہٕ گَژھان کیٚنٛہہ اَسہِ ہَسا چھِ لیٹ گٲڑۍ بَنان